یُس ہَسا یہِ سافٹٕویر مَرگ چھُ اتھ ہسا گوٚژھ بیک اپ ضروٗری آسُن اگر نہٕ ہسا أسۍ بیک اپ کرو أسۍ یہِ ہسا گژھِ کُنہِ ساتہٕ سورُے ڈیٹا لاس تمہِ کِنٛۍ ہسا چھُ تَتھ بیک اپ ضروٗری پیٚوان کَرُن اور بیٚیہِ ہسا بیٚیہِ ہسا چھُنہٕ تتھ اکھ ان ایٚجُوکیٹڈ نفر ہؠکان چلٲیِتھ کینٛہہ